پانٛژھ اپریل زٕ ساس زٕ شُراہ مے زٕ ساس ترٛےٚ سَداہ اپریل زٕ ساس نَو اَکہٕ وُہ جوٗن زٕ ساس پنٛداہ بَہہ اپریل زٕ ساس دَہ